اسلام علیکُم بَس الحمداللہ مےٚ کَرے اَمہِ موٗجوٗب کال تہٕ تۄہہِ چھُو بَچہٕ اوسوٕ سُہ اوس بٮ۪مارٕے پَہَم تہٕ مےٚ دوٚپ تُہۍ یِیِو سکوٗلَس پٮ۪ٹھ تہٕ یہِ یہِ نیٖہوٗن گَرَے آ تٔمِس حظ اوس تھوڑا چَکر یِوان تَمے موٗجوٗب دَپان اوس مےٚ چھُنہٕ صحت ٹھیٖک کِہیٖنٛۍ تہٕ بہٕ گژھٕ گَرَے نہَ نہَ نہَ ٹھیٖکھٕے چھِ تہٕ دَپان اوس مگر بہٕ گژھٕ گَرَے مےٚ دوٚپمَس ٲش کٔرِتھ بہٕ کَرَے پاپَس اَدٕ سا ٹھیٖک چھُ ٹھیٖک